ایٚجُکیشَن سِسٹَم یُس ایٚسپیشلی یُس أسۍ وٕچھان چھِ یِم چاہے سُہ سُہ بَچہِ چھُ یُس نہٕ بوزان چھُ یُس نہٕ بولِتھ چھُ ہیٚکان چاہے کوٚل چھُ یا زوٚر چھُ تِمَن خٲطرٕ چھُنہٕ ونہٕ کٔشیٖر مَنٛز ایجُکیشَن سِسٹَم تیُتھ کِہینۍ یُتھ آسُن گَژھِ یُتھ باقیَن ڈیولَپٕڈ کَنٹریزَن مَنٛز آسان چھُ تکیاز یِمَن چھَنہٕ تٕژھ سۄ فیسَلٹیی مِلان اَسہِ چھِ پَتہ یِم ہیٚکَن نہٕ یِتھکنۍ نارمٔلی بوٗزِتھ کینٛہہ یِمَن یا لیٚکھِتھ کینٛہہ یا وُچھِتھ کینٛہہ یِم یِہِنٛد خٲطرٕ گَژھِ کینٛہہ سپیشَل سکوٗلز یِن بَناونہٕ ییٚتہِ یِمَن پراپر فیسَلٹیز یِمَن پراپر فیسَلٹیز مِلہے ییٚتہِ یِم پوٗرٕ پٲٹھۍ ہیٚکَن پَنٕنۍ ایٚجُکیشَن یہِ پرابلِم ٲسِتھ تہِ آسنہٕ باوجود تہِ ییٚتہِ یِم پَنٕنۍ یہِ ہیٚکَن ایٚجُکیشَن پوٗرٕ کٔرِتھ اگر آسہِ شَہرَس مَنٛز چھِ کینٛہہ سُکولز تِمہِ مگرگامَن مَنٛز چھِنہٕ وٕنہِ یِم فیسَلٹی ایٚولیبٕل کِہیٖنۍ گامَن مَنٛز چھِ واریاہ ڈِس ایبلٕڈ یِم آسان یِم بَچہِ چھِ آسان یِم زٔر چھِ آسان یا کٔلۍ چھِ آسان یا أنۍ چھِ آسان تِہٕنٛد خٲطرٕ گَژھِ یہِ کینٛہہ سِسٹَم یُن بَناونہٕ گامَن کُن تہِ گَژھِ یہِ فیسَلٹیٖز یِم دِنہٕ یمہِ سۭتۍ تِم تہِ ہیٚکہَن نہٕ اَنپَڑھ روٗزِتھ کینٛہہ تِم تہِ ہیٚکَن اصل پٲٹھۍ پَنٕنۍ ایٚجُکیشَن سِس یہِ کٔرِتھ پو یہِ کٔرِتھ یِم ہیٚکَن پَنُن مَطلَب تعلیٖم ہیٚکَن حٲصل کٔرِتھ یہِ فیسَلٹی چھَنہِ وٕنہ گامَن کُن خاص کر کینٛہہ شَہرَن مَنٛز آسَن کُنہِ کُنہِ جایہِ چھِ شَہرَن مَنٛز تیٖژ تہِ چھَنہ اَلبتہ چھُ کُنہِ کُنہِ جایہِ بیٚیہِ گَژھ ہَن ساروٕے کھۄتہٕ یُس بوٚڑ أسۍ ہیٚکہَو مَطلَب یِہِنٛد خٲطرٕ گَژھہ ہا فری آسُن یہِ ایٚجُکیشَن سِسٹَم تکیازِ گامَن مَنٛز چھِ لُکھ یِمَن چھ اِنکَم لیوَل آسان تھوڑا کم پَہَن یِم چھِن ہیٚکان ایٚفٲڈ کٔرِتھ تُہُنٛد یِم ہیٚکَن نہٕ ایٚفٲڈ کٔرِتھ تِہٕنٛز ایٚجُکیشَن کِہِینۍ تِہٕنٛد خٲطرٕ گَژھَن کینٛہہ فیسَلٹیٖز یِن بَناونہٕ کینٛہہ سپیشَل سُکوٗلز گَژھَن یِن گَژھَن یِن بَناونہٕ ییٚتہِ یِمَن تعلیٖم ییہے کُنہِ فیسہٕ روٚستٕے مَطلَب پرووایڈ کَرنہٕ ییٚتہِ یِم پَنٕنۍ اصل پٲٹھۍ ہیٚکہَن تعلیٖم حٲصل کٔرِتھ یِم تہِ ہیٚکَن یِم ہیٚکَن تاکہِ یِم تہِ روزہَن نہٕ اَن پَڑھ کینٛہہ یِم تہِ ہیٚکہَن پٔرِتھ لیٚکھِتھ اصل پٲٹھۍ پَنُن یہِ یہِ پان پَکنٲیِتھ